آ مےٚ ہسا چھ پوٚرمُت سکوٗلن منٛز تہٕ کالجن منٛز یِمن ساینٹِسٹن مُتعلِق تہٕ میتھمٹشنن مُتعلِق یِم ہسا چھ ساینسس منٛز آسان زیٛادٕ لیٖکھِتھ مےٚ ہسا چھُ أمن مُتعلِق واریاہ پوٚرمُت یُس زن نمبر ون چھ آریا بٹھا ییٚمۍ زن ووٚنمُت چھ زمیٖن چھ ٹھوٗلس ہشی یہِ چھ میتھا مِٹشن دوٚیِم میتھامِٹشن چھ برہمہ گُپتہ یٔمۍ زَن پننہِ تھوری منٛز یٔمۍ زن پننہِ تھوری منٛز چھ أمۍ سنسکرت لینگویج لیٖچھمٕژ جنرل لاینر ایجوٗکیشن چھ بیٚیہِ أمی سالو کوٚرمُت ترٛییِم میتھا مٹشن یُس زن چھُ ستیندرٕ ناتھ بوس أمۍ چھ اٮ۪لبأٹ آینس ٹاینس سۭتۍ کأم کٔرمٕژ فادر آف گاڈ پارٹِکلز سر جگدیش چندرٕ بوس یُس زن چھُ سُہ چھُ ساینٹِسٹ فیمس پروفیسر اِن فِزیٖکٔس چھ یہِ ترٛیِیم بیاکھ دوٚیِم ساینٹِسٹ یُس زن چھ پرفُلا چندرا راے أمۍ ہسا چھ کُنوُہ شتھ کُنوہس منٛز چُھ نایٹ بِلیر ایواڈ چھُ أمسےٕ دیُتمُت بیٚیہِ چھ أمۍ واریاہ شُرۍ پرنأوۍ مٕتۍ ستیندرٕ ناتھ بوس بیٚیہِ چھ أمۍ پرنٲے مٕتۍ مُکھرجی